یوٚتَتھ تام أسۍ گاڈن ہٕنٛز کتھ کَرو یِم زَن فِش چھِ ییٚتہِ چھِ واریاہ زیادٕ پوپُلیشَن یِم زَن نیٹِو یِم زَن لَبنہٕ آسہِ یِوان اورِجنَلی کَشمیٖرَس مَنٛز تِم گٔے واریاہ زیادٕ کَم ریٖزَن چھُ واریاہ زیادٕ پولیوشَن گوٚو واٹَر باڈیٖزَن ییٚمہِ وَجہ سۭتۍ تِم گاڈٕ وۄنۍ تِم مۄیہِ تِم گٔے ایٚکِسٹِنٛکٹ تِم تِم گٔے خَتمٕے پوٗرٕ زیادٕ خَتمٕے ڈَلَس مَنٛز اَگَر أسۍ وٕچھو مین ڈَل یوٗتاہ بوٚڈ لیک چھُ وٲلڈ فیمَس لیک چھُ ڈَل اتھ مَنٛز اَگَرے أسۍ وٕچھو تِم تِم گاڈٕ آسہٕ یِوان کَشمیٖری گاڈٕ آسہٕ یِوان لَبنہٕ اتھ مَنٛز مَگَر واریَہَو ؤریَو پیٹھ اَگَر أسۍ وٕچھو واریاہ زیادٕ پوٚلیوٗٹ گوٚو ڈَل بیٚیہِ واریاہ زیادٕ تِم اِنفلَنسِز لُکَن ہٕنٛز وَنہٕ بہٕ ایٚنتھروپوجنک لُکن ہُنٛد سورُے یُس تہِ زَن اِن ایٚنڈ ایٚراوُنٛڈ اتھ وٮ۪سٹ چھُ سُہ چھُ گَژھان سورُے ڈَلسٕے مَنٛز چاہے سیٖویج وٕچھو پلاسٹِک وٕچھو یا کانٛہہ تہِ سُہ ژھۄٹھ وٕچھو ہاوُس ہولڑَن ہُنٛد یا ہاوُس بوٹس چھِ اتھ مَنٛز یا اَتہِ چھِ أنٛدۍ پٔکۍ ییٖتیاہ بٔڑۍ بٔڑۍ بٔڑۍ بٔڑۍ ہوٹَل تِہُنٛد سورُے ویسٹ چھُ گَژھان ڈَلسٕے مَنٛز ییٚمہِ وَجہ سۭتۍ اکھ ڈَل گوٚو واریاہ زیادٕ پولیوٗٹ یہِ گوٚو واریاہ زیادٕ گَنٛدٕ تمہِ وَجہ سۭتۍ یِم اتھ مَنٛز گاڈٕ آسہٕ فریٚش واٹَر یِم زَن گاڈٕ فِش آسہٕ اتھ مَنٛز تِم گٔے ختم تِم ہیٚژَن ایٚکسٹِنٛکٹ گَژھنہِ تہٕ تِم چھِ نہٕ وۄنۍ بَڑان تہِ اتھ مَنٛز کِہیٖنۍ یُس وۄنۍ لۄکچہٕ لۄکچہٕ گاڈٕ اتھ مَنٛز چھِ تِم تہِ چھَنہٕ پُلیوٗشَن کہِ وَجہ سۭتۍ تِم تہِ چھَنہٕ ہیٚکان بَجہِ گٔژھِتھ کِہیٖنۍ تہٕ تمہِ سۭتۍ پیٚو واریاہ زیادٕ اکھ اِفکٹ اکھ أکِس تٔمِس نَفرَس یُس اتھ پیٹھ اوس ڈِپنٛڈ کَران یِمَن گاڈَن واڈَن پیٹھ یا ییٚمہِ سُنٛد لایِولِہُڈ ییٚمِس وَنہٕ بہٕ روزگار اوس یِمَن گاڈن پیٹھ بیاکھ اکھ ریٖزَن یُس مان تِمَن چھُ پُلیوشنکہِ وَجہ سۭتۍ گوٚو اتھ مَنٛز واریاہ زیادٕ سُہ میٚکروفِٹِک روٗد تتھ وَنو أسۍ سُہ ہیٚل کھٔژ تَتھ مَنٛز آبَس مَنٛز ییٚمہِ وَجہ سۭتۍ یہِ گوٚو واریاہ زیادٕ گَنٛدٕ تمہِ وَجہ سۭتۍ چھِ اتھ مَنٛز کینٛہہ سپیٖشیٖز تِم تہِ یِم زَن زَہریٖلہٕ چھِ گاڈن ہٕنٛدِ خٲطرٕ یِم کھَژٕ اتھ مَنٛز آبَس مَنٛز تمہِ وَجہ سۭتۍ گوٚو یِہُنٛد یِہُنٛد واریاہ زیادٕ ڈِکلاین گوٚو پوٚپُلیشنہِ اَندَر یِمَن گاڈن ہُنٛد تہٕ آلموسٹ گٔے کینٛہہ سپیٖشیٖز چھِ تِم تہِ یِم زَن خَتمٕے گٔے گاومیٚنٹَس پَزِ وۄنۍ کینٛہہ کَرُن تیُتھ کینٛہہ سکیٖما وِکیٖما کَڑٕنۍ یا تیُتھ کینٛہہ اِنِشییٹِوا تُلُن کہِ ییٚمہِ سۭتۍ یہِ ڈَل روزِہا تھوڈا بہت صاف صاف سُترٕ کٕلیٖن یی ہا یہِ کَرنہٕ یی ہا صاف کَرنہٕ کیازِ کہِ یہِ چھ اکھ واریاہ فیمَس ٹورسٹ ڈیٚسٹِنیشَن اَگَرَے یِتھے پٲٹھۍ یہِ تھٲو اتھ گوٚۄ واریاہ زیادٕ ایریا تہِ کم اتھ چھ گَژھان اتھ چھ ایٚنکروچمیٚنٹ تہِ چھِ اتھ گَژھان واریاہ زیادٕ بیٚیہِ پَزَن اَسہِ تِم تِم کینٛہہ سٹیٚپٕس تُلٕنۍ کہِ ییٚمہِ سۭتۍ اتھ تھوڑا بہت کینٛہہ کَنزٲرٕو یی کَرنہٕ تھوڑا بہت یہِ بَچاونہٕ یی برونٛہہ کُن کیازِ کہِ یہِ گوٚژھ نہٕ وۄنۍ پوٗرٕ پٲٹھۍ تہِ ختمٕے گَژھُن کینٛہہ یہِ گَژھِ تھوڑا بہت یُن بَچاونہٕ تہِ